ہٮ۪لو السلامُ علیکُم وعلیکُم السلام ٹھیٖکٕے چھُو حظ اۭں تہٕ أتی چھُو حظ مےٚ حظ آسہٕ سیرِ ضوٚرَتھ مےٚ چھِ داہ پَنٛداہ گاڑِ ضوٚرَتھ حظ اَہَن حظ آ آدٕ حظ آنہٕ حظ بہٕ گٲڑۍ وٲڑۍ تیٚلہِ چھےٚ حظ أتھۍ گٲڑۍ چھےٚ حظ أتھۍ چلو چلو ٹھیٖک حظ چھِ اَدٕ حظ ٹھیٖک چھِ آدٕ حظ